سٲنِس ایرِیا ہَس منٛز ہیٚکُو أسۍ واریاہ زیادٕ بِزنیٚس کٔرِتھ کانٛہہ تہِ بِزنیٚس ہیٚکُو أسۍ پَننِس ایرِیا ہَس منٛز کٔرِتھ ٲں تِکیٛازِ اسہِ چھُ سُہ ایرِیا اسہِ چھُ تمام یِم ٲں کانٛہہ تہِ بِزنیٚس کَرِ اسہِ ییٚتہِ کانٛہہ تہٕ سُہ ہیٚکہِ کامیاب گٔژھِتھ وۄنۍ گوٚو اسہِ چھُ ٲں یورٕ ٲں سون ایرِیا زیٛادٕ کران مالَس یَتھ سۭتۍ ٲں مطلب فرٛوٗٹَن سۭتۍ تہٕ مےٚ چھِ پَنٕنۍ ٲں راے اگر مےٚ بِزنیٚس آسہِ ہے کَرُن تہٕ بہٕ ہیٚکہٕ ٲں بہٕ ہیٚکہٕ ہا کٔرِتھ سِٹارٹ یُس یہِ یَتھ منٛز تِم پیک چھِ کَران أسۍ مِثال فرٛوٗٹ سُہ تِم فرٛوٗٹ بۄکسِز یا ڈَبہٕ وَنہٕ بہٕ تِم ٲں تَمیٛک بِزنیٚس سُہ فیٚکٹرٛی بناوہَا بہٕ ییٚمہِ سۭتۍ بہٕ تِم ڈَبہٕ ہیٚکہٕ ہا بنٲیِتھ یا تِم پیٹہِ ہیٚکہٕ ہا بنٲیِتھ یَتھ منٛز تِم ٲں یِم أسۍ ٲں کیٛاہ چھِ وَنان اَتھ فا یِم ژھوٗنٛٹھۍ چھِ یا ٹَنٛگ چھِ یا ژیٚرٕ چھِ یا ٲر چھِ تِم ہیٚکُو أسۍ مطلب چھِ پیٚوان اسہِ پتہٕ مارکیٚٹ سوزٕنۍ تِمنٕے ڈَبَن منٛز سُہ چیٚلہِ ییٚتہِ واریاہ زیادٕ بِزنیٚس اَگر أنسان ویٚژھہِ تہٕ سُہ بِزنیٚس تہٕ تَتھ بِزنیٚسَس چھِنہٕ کَہٲنۍ ٹیٚنشَن یورٕ تہٕ بیٚیہِ ہیٚکہِ واریاہ مُن یہِ سُہ مُنافعہٕ کمٲیِتھ تَمہِ ٲں یُس سُہ بِزنیٚس کَرِ سِٹارٹ کَرِ یا سۄ فیٚکٹری سِٹارٹ کَرِ کیٛازِ ییٚتہِ چھِ واریاہ مَنٛگ تٔمِچ ییٚتہِ چھِ اسہِ اَکھ فیٚکٹری تٔمِچ وُنٛکیٚن سٲنِس ایرِیا ہَس منٛز تٔمِس چھِ آ پیٚوان آرڈَر دیٛن ؤری برٛۄنٛہہ اگر کانٛسہِ پیٹہِ آسہِ پیٹہِ ساس آسہِ ضروٗرت یا کیٚنہہ آسہِ ضروٗرت اسی لیے چھُ میٛون پَنُن اِرادٕ یہِ ٲسۍ مےٚ ذٲتی راے اگر مےٚ بِزنیٚس آسہِ سِٹارٹ کَرُن یا کَرٕ بہٕ بہٕ کَرٕ تٔمکُے یُس سُہ بۄکٕس فرٛوٗٹَن خٲطرٕ چھِ بناوان أسۍ یا پیٹہِ وَنہٕ بہٕ تِمَن خٲطرٕ بناوہا بہٕ سۄے فیٚکٹرٛی اَکھ کَرٕہا بہٕ سِٹارٹ